اَسلام علیکُم جی جی آپ کون آ بہٕ حظ چھُس شوکت احمد لون یۄس تَتھ حظ گاڑِ خٲطرٕ سٔروِس ضروٗرت اَسہِ یہِ چھا ویٚگنار اَتھ چھِ ماڈَل چھُ یہِ پرٛونُے ماڈَل زیادٕ نوٚو چھُنہٕ کیٚنٛہہ تہٕ مگر وۄنۍ چھِ اَتھ چھِ یِمہٕ گٲمژٕ خراب تہٕ بہٕ چھُس یژھان یِم اَتھ بَدلاوٕنۍ بیٚیہِ چھِ اَتھ ٹایِر تِم چھِ تقریٖباً آ ترٕٛہ ژَتجی ساس کِلوٗ میٖٹر پٔکۍمٕتۍ تہٕ مےٚ چھِنہٕ پوٗرٕ پےَ کیٚنٛہہ دَپان چھِنا اَتھ چھِ یہِ حظ یہِ ژَتجی ساس کِلوٗ میٖٹر پَتہٕ آسان ٹایِر بَدلاوٕنۍ یہِ چھا پوٚز کِنہٕ مےٚ نیٚرِ تانۍ زَڈ اَچھا اَچھا ٹھیٖک وۅنۍ وۄنۍ بیٛاکھ اوٚپشَن ٲسۍ حظ تِتُمَن یہِ حظ یہِ میکنِک اوس مےٚ دَپان تُہۍ کٔرۍہوٗس کٲم تُہۍ ہیٚکِو تِم حظ ٹار ٹیٛوٗبٕس لگٲوِتھ تیٚلہِ نیرِ تانٮ۪تھ تہِ کَرٕوُس کِنہٕ یِم یِم حظ یِم ریڈی لگاوو ٹیوٗبلٮ۪س اَچھا

اَچھا

یہِ کَتٮ۪تھ سیٚدَس چھِ مےٚ کوٚت چھُ واتُن اَچھا اَچھا ٹھیٖک چھُ اَکھ چھا وُچھ حظ اَکھ چھِ مےٚ یِم حظ یِم یِمَے ٹیٛوٗب چھِ یِم ٹایَر چھِ بَدلاوٕنۍ بیٚیہِ چھِ میٹ پوٗرٕ سیٹ بیٚیہِ چھِ یِم حظ یِم گارڈٕس چھِ اَتھ چھِنا یِم مَڈ گاڈٕز تِم تہِ چھِ بَدلاوٕنۍ بیٚیہِ چھُ یِم رین وایزر مےٚ ؤنۍ تو اَتھ کوٗتاہ ٹوٹَل نہَ نہَ کَپرَس منٛز اَتھ چھُنا گژھان اگرے مایِسچر وایِسچر گژھان سُہ چھُنہٕ پَتہٕ بہٕ چھُس دپان اگرے لیٚدَر روزِ لیٚدَر روزِ اَسہِ جان نہَ نہَ فرٛنٛٹ بیٹ بیک حظ پوٗرٕ سیٹ وایزَر وِنٛڈ وایزَر چھِنا آسان سایڈَس تِم لَگان چھِ وِنڈووَن پٮ۪ٹھ تِم تِم تِم زٕ پیر تہٕ بیٚیہِ اوسُس بہٕ دَپان یُس زَن یہِ حظ یہِ رِیر وِنڈو یہِ نہَ حظ چھُنہٕ شیٖشہٕ اَتھ اگر اَتٮ۪ن وایپَر لَگاوو کیٛازِکہِ ییٚتہِ وَنٛدَس چھُ گژھان پَتہٕ ییٚلہِ شیٖن ویٖن چھُناہ آسان پَتہٕ اَتھ منٛز چھِ گژھان پرٛابلِم اَچھا مےٚ ؤنۍتَو اَتھ کوٗتاہ کاسٹ پیٚیہِ مےٚ ٹوٹَل ؤرکشاپ

چلو چَلیے چلیے شُک شُکریہ شُکریہ چلو